اگر بہٕ وَنہٕ مےٚ کیٛاہ ماٹِویشَن چھِ فوٹوگرافی ہُنٛد میون یُس مول چھُ سُہ چھُ میٖڈیاہَس منٛز کٲم کَران تِم ٲسۍ مےٚ تھی ہمیشہِ آسان کیمرا کھولان پَتہٕ ایٚڈِٹِنٛگ کَران مےٚ اوس واریاہ شوق تٔمۍ سۭتۍ پٲدٕ گَژھان آز چھَس بہٕ اَکھ میٖڈیا سٹوٗڈنٛٹ بہٕ چھَس اَتھ مُتعلِق پَران مےٚ چھُ یِہوے ماٹِویشَن کہِ میٲنۍ فادَر چھِ اَتھ منٛز کٲم کران تِم ٲسۍ مےٚ نِش کٲم کران تہٕ بہٕ تہِ چھس یَژھان تِہُنٛد ہیِو بَنُن